کٲشِر لٮ۪نٛگویج دیُت مَدتھ ٹی وی یَن منٛز یا کوٚمیوٗنِکیشنَس منٛز یا پرٛنٹ تہٕ ریڈیوَس منٛز اَمہِ آیہِ مدتھ زِ کہِ یِم اَسہِ گرِکۍ کٔشیٖر ہٕندۍ بٔڑٕ ٲسۍ آسان یا تِم ٲسۍ آسان یِم نہٕ یہِ بوٗزِتھ ہٮ۪کہٕ ہَن یِم نہٕ یہِ سَمجِتھ ہٮ۪کہٕ ہن کہِ باقٕے لنگویج یِمہٕ تِم کیاہ ٲسۍ وَنان تِم جٔرنَلِسٹ تَتھ ٹی وی ین منٛز یا ریڈیووَن منٛز یا اَخبار ٲسۍ وٕچھان تِمَن اوس نہٕ سُہ سَمجھ یِوان کہِ اَسہِ کیاہ نَوٕز چھُ واتان دُنیاہَس منٛز کیاہ چھُ پَکان کیاہ حالت چھِ تَمہِ کِنہِ یُس زَن یہِ کٔشیٖر ہُند کانٛہہ کَشمیٖرِ لٮ۪نٛگوٮ۪ج سُہ أمۍ دیُت اَمہِ آیہِ مَدتھ زِ یہِ ہیٚکہِ ہَر کانہہ سَمجِتھ ییٚلہِ اکھ شو ییٚلہِ اکھ ٹی وی یَس پٮ۪ٹھ چھِ کَشمیٖری لٮ۪نٛگوٮ۪ج یوٗز گژھان اَتھ منٛز چھُ واریاہ زیادٕ مَدتھ مِلان کٔشیٖرِ ہٕنٛدٮ۪ن لُکَن زِ تِم چھِ ہٮ۪کان پنٛنہِ ماجہِ زَبانہِ منٛز تہِ بوٗزِتھ یُس نہٕ تِم بیٚکِس لٮ۪نٛگوٮ۪جہِ منٛز سَمجِتھ ہٮ۪کان یُس نہٕ تِم بیٚکِس زَبانہِ منٛز سَمجِتھ ہٮ۪کان اَصٕل پٲٹھۍ کٔشیٖرِ ہٕندٮ۪ن یُس زَبان چھِ لٮ۪نٛگوٮ۪ج اَتھ منٛز چھِ اکھ اَصٕل زَبان رٮ۪ڈیووَس منٛز دیُت أمۍ اَمہِ آیہِ مدتھ کہِ ریڈیووَس پٮ۪ٹھ ٲس مُختلِف قٕسمٕچ چنل لگَان رٮ۪ڈیووَس منٛز چھُ کَشمیٖری لٮ۪گویج ہِنٛز مُختلِف چنلہٕ یِمَو منٛز خبرٕ کھیل یا باقٕے مَزٕ دار پرٛوگرام اٮ۪نٹرٹٮ۪نمٮ۪نٹ پرٛوگرام شٲمِل چھِ اَمہِ کِنۍ چھُ یہِ اکھ اَصٕل فٲیدٕ مَند چیٖز زِ اَمہِ سۭتۍ چھِ سَمجِتھ ہٮ۪کان کٔشیٖرِ ہُند کانہہ تہِ نَفر ہیٚکہِ سَمجِتھ کٲشِر زَبانہِ منٛز وَنن وول کیاہ چھِ وَنان أمِس چھِنہٕ کُنہِ ساتنٕچ ضوٚرتھ اَتٮ۪تھ یہِ چھِ صرف کَنو سۭتۍ بوزتن تہٕ أمِس چھُ سَمجھ یِوان یہِ وَنن وول چھُ أمۍ سُند مقصد چھُ کیاہ میٖڈیاہَس منٛز کُنہِ جایہِ گوٚو کانٛہہ حٲرثہٕ اٮ۪کسِڈٮ۪نٛٹ گوٚو کانٛہہ واردات چھِ گژھان اَسہِ تَری نہٕ سَمجھ کٲشِر لٮ۪نٛگوٮ۪ج چھِ تیٖژ سہَل تہٕ آسان لٮ۪نٛگوٮ۪ج زِ یۄس وَنو کانہہ تہِ چیٖز کٲشِر زَبانۍ منٛز یہِ چھِ تران کٔشیٖر ہِنٛدٮ۪ن لُکَن سَمجھ حالانکہِ یِم پرٛٲنۍ بٔڑٕ ٲسۍ تِمو اوس نہٕ پوٚرمُت کِہیٖنۍ کِہیٖںۍ تِمَن چھُ کٲشُر زَبٲنہِ اکھ سہارٕ ییٚمہِ سۭتۍ تِم بوٗزِتھ ہٮ۪کہٕ ہن تَمہِ سۭتۍ چھِ تٕم بوزان کانٛہہ جٔرنٔلِسٹ چھُ وَنان کٲشِر لنگویج منٛز کانہہ چیٖز کانٛہہ خبر کانٛہہ اِنسِڈٮ۪نٛٹ سُہ چھُ سُہ بوزان آرام سان نتہٕ اَگر سُے وۄنۍ بیٚکِس لٮ۪نٛگوٮ۪ج منٛز سُہ چھُنہٕ سَمجھی تَران تَتھ منٛز چھُ نِوٕز شٲمِل میٖڈیا چھُ اَمہِ آیہِ شٲمِل کہِ لۄکٕٹۍ لۄکٕٹۍ بَچہٕ یِمو نہٕ زیادٕ تٲلیٖم چھےٚ آسان حٲصِل کٔرمٕژ وٕنہِ کِہیٖنۍ کٲشِر پٲٹھۍ ہٮ۪کَن تِم تہِ کانہہ پرٛوگرام وٕچھِتھ کانہہ ٹی وی چٮ۪نَل وٕچھِتھ کانہہ میٖڈیاہس پٮ۪ٹھ کانہہ تہِ نِوٕز وٕچھِتھ بیٚیہِ بٔڑٕ یِم زَن زَنان چھِ آسان سانہِ گرَن منٛز تِمو تہِ چھُنہٕ اکثر آسان زَنٮ۪و اَکثر پوٚرمُت کِہیٖنۍ یا بٔڑٕ چھِ آسان پرٛانہٕ ٹایمٕکۍ بٔڑٕ تِم تہِ چھِ آرام سان سَمجِتھ ہٮ۪کان زِ کٲشِر لٮ۪نٛگوٮ۪جہِ منٛز کوٗتاہ مَدتھ کوٚر میٖڈیاہَس منٛز یا رٮ۪ڈیووَن پٮ۪ٹھ ٲسۍ مُختلِف قٕسمٕکۍ پرٛوگرام لَگان تٔتھۍ پٮ۪ٹھ تِم ٲسۍ کٲشِر پٲٹھۍ آسان یِمو تہِ کوٚر واریاہ مَدتھ بیٚیہِ پِرٛنٹَس منٛز ماس کمیوٗنِکٮ۪شَن پِرٛنٹ کمیوٗنِکٮ۪شَن اَتھ منٛز دیُت یِمو واریاہ زیادٕ مَدتھ زِ أسۍ چھُ کانٛہہ تہِ سادَن ہٮ۪کَو أسۍ یُس أسۍ وَنُن چھُو یَژھان دُنیاہَس سُہ ہٮ۪کَو أسۍ دُنیاہَس برٛونہہ کَنہِ تھٲوِتھ پنٛنہِ ماجہِ زَبانہِ منٛز یُس سٲنۍ کٲشِر چھُ ٹیلی وژنَن منٛز چھُ مُختٕلِف پرٛوگرام یِوان اَگر تِمَن منٛز یہِ پرٛوگرام اَمہِ مطلب نٮ۪شنَل لٮ۪ولہِ پٮ۪ٹھ یا پٮ۪ٹھ کٲشُر لٮ۪نٛگوٮ۪ج یی تَتھ منٛز تھاونہٕ زِ اِن یُس سٲنۍ کَنٹرٛی چھِ اَتھ منٛز گژھِ واریاہ زیادٕ فٲیدٕ اَتھ منٛز تِکیازِ واریاہَن لُکَن یی سَمجھ وَنن وول کیاہ چھُ وَنان تہٕ تِتھ پٲٹھۍ بَنہِ روزگار تِتھ پٲٹھۍ بَنہِ باقین کٔشیٖر لنٛگوٮ۪ج گژھِ پرٛموٹ تَمہِ سۭتۍ یہِ اَسہِ واریاہ زیادٕ فٲیدٕ گوٚو اکھ میٖڈیاہَس منٛز تہِ چھُ واریاہ زیادٕ اِمپاٹنٛٹ ٹیلی وژن تہٕ رٮ۪ڈیو یِم زَن کوٚمُنِکیشنَس منٛز چھِ یِوان اَمہِ سۭتۍ چھُ اکھ بہتریٖن سِٹٮ۪پ اَگر کانٛہہ تُلہِ تَمہِ سۭتۍ یی واریاہ زیادٕ فٲیدٕ کٔشیٖر ہٕنٛدٮ۪ن لُکَن